میٛون گۅڈنیُک پرٛوڈَکٹ اوس ریفرِجیٹر اَتھ گٔیہِ پَنٛداہ ؤری اَز تانۍ چَلان وُنِستانۍ مےٚ پیٚیہِ نہٕ اَتھ کانٛہہ تہِ رِپِیَر کَرنٕچ ضروٗرت کِہیٖنٛۍ تہِ یُس یہِ فِریج چھُ اَتھ منٛز اَتھ چھِ وارِیاہ جَگَہ أنٛدرٕ اَتھ چھِ وارِیاہ کَمپاٹمینٛٹ بَنٲوِتھ یِتھ منٛز أسۍ ہَر کیٚنٛہہ اَیٹَم اَصٕل پٲٹھۍ ایٚڈجیسٹ چھِ ہٮ۪کان کٔرِتھ گَرَس منٛز یہِ تہِ چاہے دۄد ٲسۍتن سِیُن ٲسۍتن کٲنٛہہ تہِ چیٖز ٲسۍتن أسۍ ہٮ۪کو یہِ أسۍ ٲسۍ آرام سان اَتھ منٛز ہٮ۪کو تھٲوِتھ یِتھ اَتھ اَتھ فِرِجَس منٛز باسے مےٚ وارِیاہ اَکھ خصوٗصِیَت یہِ کہِ اَتھ یہِ اَتھ چھُ پاوَر کَنزَپشَن چھُ وارِیاہ کَم اَتھ یہِ چھُ بِلکُل کَم پاو کَم پاور نِوان بیٚیہِ بیٛاکھ چیٖز یُس اَسہِ فِریج چھُ یہِ چھُ مویبُل یہِ ٲسۍ أسۍ آرام سان اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ ہٮ۪کان نِتھ بیٛاکھ اَکھ خصوٗصِیَت ٲسۍ یہِ کہِ اَگَر اَگَر نہٕ ایٚلیکٹرٕک سِٹی ٲس تَتھ آسان کِہیٖنٛۍ اَتھ اوس یُس اَتھ منٛز اَگَر فِرِجَس منٛز کیٚنٛہہ فُڈ اَیٹَم ٲسۍ آسان یہِ اوس نہٕ پَتہٕ مُشُک دِوان اَتھ ٲسۍ نہٕ کیٚنٛہہ سِمیل وِمیل ٲسۍ نہٕ پَتہٕ تَتھ یِوان کِہیٖنٛۍ تہِ